آ یُس مےٚ گۄڈنیُک آرڈَر پروڈَکٹ آرڈَر کوٚر اَمیزان پیٚٹھٕ سُہ اوس مےٚ لیپ ٹاپ یُس مےٚ لیپ ٹاپ آرڈَر کوٚر سُہ چھُ بہتریٖن واریاہ اصل تَمِکۍ فیٖچَر چھِ واریاہ پَسَندیدہ آ مےٚ آو واریاہ پَسَنٛد سُہ میانن گَرکیٚن تہِ آو پَسَنٛد سُہ مےٚ چھُ واریاہ ہیٚلپ سُہ کَران پَننِس سٹیٚڈیٖز مَنٛز بہٕ چھُس پَران تمہِ پیٚٹھ چھِ مےٚ آسان پی ڈی ایف ہُہ یہِ باقی چیٖز اَلَگَن یوٗٹوبٕکۍ کَلاس چھُس بہٕ تمے پیٚٹھ وٕچھان مےٚ چھِ واریاہ ضوٚرَتھ سُہ یِوان ییٚمہِ وِز تہِ مےٚ تَمِچ ضوٚرَتھ چھِ پیٚوان بہٕ چھُس تمہِ وِز کَران تَمِچ ہاڑ میٚموری چھ ہاڑ ڈِسک میٚموری چھےٚ واریاہ بہتریٖن باقیو نِش یِمَن مےٚ باقی دوس تِہِنٛد کھۄتہ چھِ واریاہ ہاڑ ڈِسک تتھ اصل بیٚیہِ چھ تتھ کَلَر تہِ واریاہ بہتریٖن آ مےٚ آو مَزٕ چَلاونَس تتھ لیپ ٹاپَس آ تتھ چھ چارجِنٛگ تہِ اصل ٹایِم نیران بیٚیہِ چھ واریاہ لُک تہِ چھُ تتھ اصل واریاہ خۄشوُن لُک چھ تتھ بیٚیہِ چھ تتھ کی بوڑ تہِ واریاہ سوفٹ واریاہ اصل کی بوڑ چھ تتھ سوفٹ بیٚیہِ چھ مےٚ مَطلَب تتھ یُس مےٚ ڈِسپلے وٕچھ ڈِسپلے یُس تتھ مونِٹَر چھُ واریاہ بہتریٖن واریاہ اصل ڈِسپلے چھُ تتھ مَطلَب کانٛہہ اِفیٚکٹ چھُ نہٕ بیٚیہِ چھُ ترےٚ ہتھ شیٹھ ڈِگری ایٚنٛگل تتھ گَسان پوٗرٕ روٹیٹ چھُ گَژھان بیٚیہِ تہِ وٕچھ مےٚ تتھ واریاہ واریاہ فیٖچَر یِم مَطلَب مےٚ وٕچھ نہٕ تیُتھ کانٛہہ تتھ نیٚگیٹِو کانٛہہ یُس پَتہٕ تتھ فیٖڑ بیک دِمہ مےٚ آو سورُے بہتریٖن پَسَنٛد واریاہ اصل چیٖز آو مےٚ تمہِ مَنٛز پازٹِو ایٚکسپیٖریَنس مَنٛز آے مےٚ واریاہ بہتریٖن مَزٕ آو مےٚ چَلانَس بیٚیہِ چھ اتھ چارجِنٛگ ڈیٚسک ٹاپ تہِ آسان سۭتۍ کیبَل تہِ واریاہ بٔڑ آسان تمہِ حِساب آو مےٚ اتھ واریاہ مَزٕ چَلاونَس مےٚ ووٚن واریاہَن پَننن دوستَن تہِ تُہۍ تہِ کٔرِو یہِ آرڈَر یہِ چھُ واریاہ اصل چیٖز بیٚیہِ چھ واریاہ مَزٕ یِوان چَلاونَس بیٚیہِ چھ مَطلَب کَلَر تہِ چھُ اتھ واریاہ بہتریٖن بیٚیہِ چھُ اتھ مےٚ یُس مےٚ ونی تہِ ووٚن یُس اتھ یہِ کی بوڑ چھ واریاہ سوفٹ چھ نرم چھ اتھَن چھنہٕ کانٛہہ پرابلم گَژھان چَلاونہٕ وِز گیمِنٛگ تہِ چھِ تتھ تتھ تمہِ سۭتۍ تہِ چھ یِوان اصل پٲٹھۍ گیم ویم گِنٛدنہٕ